أسۍ ٲسۍ گرِ لژھلہِ سۭتۍ ڈُوان تہٕ پَتہٕ کوٚر مےٚ أکۍ یارَن دوٚپُن ژٕ اَن ڈُون مِشیٖن تٔتھۍ لالچہِ منٛز آوُس بہٕ بہٕ ووٚتُھس بازر تہٕ مےٚ ہیٚژٕ اکھ ڈُون مِشیٖن فلپس کَمپَنی ہٕنٛز مَگر یہِ باسے مےٚ واریاہ بَکواس پروڈکٹ کیازِ کہِ گۄڈٕنیٚتھے اوس اَتھ قۭمَتھ واریاہ زیادٕ تہٕ پَتہٕ ییٚلہِ مےٚ یہِ گرِ اِستعمال لٲج کَرٕنۍ یہِ ٲس بٔڑ لَژھ تُلان لۄکٕٹۍ لَژھ پھلۍ ٲس نہٕ یہِ لۄکٕٹۍ لَژھِ لَژھِ پھلۍ ٲس تُلان بٔڑۍ لژھ پھلۍ ٲس نہٕ یہِ ہٮ۪کان یہِ تُلِتھ کیٚنٛہہ بیٚیہِ اوس اَس شور واریاہ زیادٕ تہٕ پاوَر تہِ ٲس یہِ واریاہ زیادٕ کھیٚوان تہٕ پتہٕ کَریٚیہِ مےٚ اِنوٲٹرَس پٮ۪ٹھ ٹرے مَگر یہِ چلے نہٕ اِنوٲٹرس پٮ۪ٹھ تہِ کیٚنٛہہ تہٕ اَتھ منٛز ٲس ییٚلہِ اَتھ منٛز کانٛہہ بوٚڑ چیٖز اوس پھسان یہِ ٲس گژھان بِہتھ تہٕ بیٚیہِ چھِ یہِ واریاہ مُشکِل اورٕ یور پَکناوٕنۍ گژھان یہِ ییٚلہِ کُنہِ لۄکچہِ بِچھایہِ کُن یہِ لاگان ٲسۍ یہِ ٲس بِچھٲیی وَٹان پانس سۭتۍ یہِ ٲس خٲلی بَڑیٚن ڈریٚجٹَن سفٲیی کرنَس لگان تہٕ اَتھ منٛز ٲسۍ یہِ ٲس نہٕ بیٚیہِ واٹر پروٗف کیٚنٛہہ ییٚلہِ اَتھ معموٗلی آب اوس پیوان یہِ ٲس خراب گژھان